یہِ چھِ وَنان تُہۍ ؤنِو سا تعلیٖم ہُنٛد مقصد بیٚیہِ ییٚلہِ أسۍ چھِنہٕ حظ ونان أسۍ ییٚلہِ سوٚمبراوان چھِ کَلٮ۪کٹہٕ چھِ کَران سِٹیمپٕس بیٚیہِ ہسا رۄپیہِ بیٚیہِ ہسا کَنہِ أسۍ کِتھٕ پٲٹھۍ ہسا چھِ تِمَو پٮ۪ٹھٕ ہٮ۪چھان اَگر أسۍ کَتھ کَرَو تعلیٖمی مطلب تعلیٖمی اِدارَن ہُنٛد کیٛاہ مقصد چھُ وُنکٮ۪ن کِس زمانَس منٛز ہسا چھِ وَنان کہِ یُس ہسا کَرٕنٛٹہٕ دور وُنکٮ۪نُک دور یُس چھُ چلان تَتھ منٛز ہسا چھِ وَنان کہِ اَکھ اَنپَڑھ نَفر چھُنہٕ لَگان کُنی تعلیٖم ہسا چھِ اِنسان سٕنٛدِ خٲطرٕ اَکھ ضروٗری اَکھ چیٖز وُنکٮ۪ن اَگر ہسا أسۍ اَکھ ؤکیٖل نِمہون أکِس ؤکیٖلَس ہسا ییٚلہِ سُہ پَنُن تعلیٖم پَنٕنۍ ڈِگری مُکمل چھِ کَران تَمہِ وِزِ ہسا چھِ تٔمِس پَنٕنۍ اَکھ سِٹیمپ اَکھ دِوان ییٚمہِ سۭتۍ ہسا سُہ ماننہٕ چھُ یِوان سۄ سٹیمپ ہسا چھِ تٔمۍ سٕنٛدِ خٲطرٕ مطلب سُہ چھُناہ ونان سُہ تٔمۍ سُنٛد ناو آسان اگر ہسا سُہ کانٛہہ تہِ ڈاکیٛومٮ۪نٛٹ بناووِ کَرٮ۪کٹہٕ ڈاکیٛومٮ۪نٹ تَتھ پٮ۪ٹھ ہسا لگاے پَنٕنۍ سٹیمپ سۄ ہَسا چھِ تَمہِ سۭتۍ ماننہٕ یِوان تعلیٖم وَرٲے نَسا چھُنہٕ اَکھ اِنسان أکِس اِنسانَس تہِ أکِس جانَوارَس کٔہٕیٖنٛۍ تہِ فرق تعلیٖم سۭتی ہسا چھِ أسۍ ماننہٕ یِوان اَکھ اِنسان یہِ چھُ اَکھ اِنسان یہِ ہسا چھِ بیٚیہِ ونان رۄپیہِ رۄپے کۄیِنٕز رۄپے نَسا چھَنہٕ کٔہیٖنٛۍ تہِ چیٖز ییٚلہِ ہسا اِنسانَس منٛز اِنسٲنِیت آسہِ ییٚلہِ ہسا اِنسان اِنسان آسہِ تَمہِ سۭتۍ ہسا چھُ سُہ پرٛزٕناونہٕ یِوان تہٕ أتھۍ أسۍ کِتھٕ پٲٹھۍ چھِ أسۍ کِتھٕ پٲٹھۍ چھِ ہٮ۪چھان اَمہِ سٍتۍ یہِ چھُ وَنان اگر ہسا أسۍ وُنکٮ۪س ایجوٗکیشَن ویلِیو وُچھَو وُنکٮ۪س کِس دورَس منٛز وُنکٮ۪س کِس دورَس منٛز ہسا چھِ خطرناک ویلِیو ایجوٗکیشنُک تِکیٛازِ وُنکٮ۪س ہسا چھِ وُنکٮ۪ن ہسا اَگر اَکہِ اَکھ عام نَفر تہِ آسہِ تۄتہِ ہسا آسہِ سُہ بی ایٚڈ کٔرِتھ ایم ایٚڈ کٔرِتھ ماسٹٲرٕز کٔرِتھ أسۍ ہسا اَگر أسۍ پَنٕنہِ جایہِ آسَو أسۍ سَمجھان یہِ کیٛاہ یہِ یہِ چھُ مےٚ نَفر چھُ مےٚ برٛونٛہہ کَنہِ أمۍ آسہِ نہٕ پوٚرمُت لیکن وُنکٮ۪س کِس سماجَس منٛز ہسا چھُ ہر اَکھ سُہ اِنسان یُس یژھان چھُ بہٕ کَرٕ تعلیٖم حٲصِل کٔہیٖنٛۍ نَسا ییٚژھِ نہٕ تِکیٛازِ أمۍ تعلیٖم خٲطرٕ وُنسا چھُنہٕ تِم اِنسان تعلیٖم حٲصِل کَران یِمَن ہسا پووَرٹی آسہِ یا بدل کیٚنٛہہ پرٛابلِم آسہِ أکِس اِنسان سٕنٛدِ خٲطرٕ ہسا چھِ تعلیٖم ضروٗری تعلیٖمٕے یہِ ہسا چھِ اِنسانَس ہٮ۪چھان اِنسانَس ہٮ۪چھناوان اِنسان گوٚو کیٛاہ اگر ہسا وُنکٮ۪ن ہسا چھِ کَتھِ سۭتۍ اِنسان سٕندۍ کَتھِ سٔہ کَتھٕ کَرنہٕ سۭتۍ چھِ نَنان کہِ أمِس اِنسانَس منٛز چھا تعلیٖم تعلیٖم ہٕنٛدِ طاقتہٕ سۭتی ہسا ہٮ۪کہِ اَکھ اِنسان بیٚیِس اِنسانَس اَصٕل پٲٹھۍ سَمجِتھ تہٕ تعلیٖم ہسا چھِ اِنسان أکِس اِنسان سٕنٛدِ خٲطرٕ واریاہ زیادٕ واریاہ زیادٕ ضروٗری